یِمو رسپیزو منٛز مطلب یہِ مےٚ چھِ واریاہ ریسپیٖز پسنٛد تِم تہِ یِم نہٕ مےٚ بناونٕے چھِ جس لایک مطلب پاستہ کِتھ کٲٹھۍ چھِ پاستا بناوُن سہل بنوٚو تہٕ مےٚ اکہِ دۄیہِ پھرۍ مگر پتہٕ چھُنہٕ تتھ سُہ ٹیسٹ آسان کینٛہہ یُس سُہ اورٕ چھُ آسان بٔرگر چھُ یا بدل بٔرگر چھُ پاستا چھُ یِمٕے یِمٕے چیٖز چھِ یِم مطلب یِم نہٕ مےٚ تگان چھِ بناوٕنۍ کہیٖنۍ مگر فیورٹ چھِ مےٚ واریاہ تِم پیٖزا چھُ یا باقٕے کینٛہہ چھِ کریٖم رولٕز چھِ یِم چھِ مےٚ واریاہ پسنٛد مگر مےٚ چھِنہٕ پانس تگان پناوٕنۍ کینٛہہ مگر شوق تہِ چھِ مےٚ یِم بناونٕکۍ وۄنۍ چھس بہٕ مٔنٛزۍ یوٗٹیوٗب چٮ۪نل کران استعمال چھس کانٛہہ کانٛہہ چیٖز ہیٚچھان تمے پٮ۪ٹھ تہٕ چھس سُے یژھان بناوُن ماشاہ اللہ واریاہ چیٖز بنٲے مےٚ یمو منٛز